آ مےٚ چھُ مطلب کوٚرمُت سوشَل میٖڈیا چھُ مےٚ یوٗز کوٚرمُت مےٚ چھِ فیسبُک تہِ ٹِوِٹَر تہِ اِنسٹاگرٛام تہِ سٲری مطلب یوٗز کوٚرمُت مےٚ چھِ یہِ مطلب بہٕ چھَس فونہٕ تھرٛوٗ مطلب یہِ زیادٕ یوٗز کَران تہٕ مطلب مےٚ چھِ یہِ مطلب سوشَل میٖڈیا چھِ مےٚ واریاہ زیادٕ مطلب پَسنٛد اَکہِ اٮ۪نٛگلہٕ کیٛازِکہِ اِنسانَس چھُ ہرکانٛہہ تہِ چیٖز اگر اِنسان مطلب گَرا چھِ سُہ چھِ أکیٛاہ سوشَل میٖڈیا ہَس منٛز پٮ۪ٹھٕ اَز مطلب نیران اِنسان چھُ گَرِ بِہِتھ تہِ واریاہ کینٛہہ ہیٚچھان ضٔروٗری چھِنہٕ مطلب نٮ۪بر نیرِ تہٕ ضٔروٗری چھِنہٕ کینٛہہ سُہ گژھِ نٮ۪بر پَتہٕ ہیٚچھِ تَتہِ کینٛہہ گَرِ بِہِتھ تہِ چھِ اَز یوٗٹیوٗب چھِ یا اِنسٹاگرٛام چھِ یا فیسبُک چھِ تِمَن پٮ۪ٹھ چھِ مطلب واریاہ زیادٕ کینٛہہ ہیٚچھان مطلب ہرکانٛہہ نالیج گَرِ بِہِتھ اَکھ مطلب اَکھ اِنسان گین کَرُن چھُ مطلب واریاہ زیادٕ اَز عام گوٚمُت أکِس مطلب اِنسان سٕنٛز زندگی منٛز تہٕ اگر أسۍ مطلب وۄنۍ وٕچھو أمِچ مطلب ڈِسلایکٕس وٕچھٕ ہوس مطلب کہِ أمِس کیٛاہ مطلب یِمَن چھِ نۄقصانات اَمہِ سۭتۍ چھُ یہِ کہِ بَچہِ چھِ زیادٕ واریاہ زیادٕ اٮ۪ڈِکٹ گژھان اَسہِ چھُ پَے کہِ اَتھ منٛز چھُ واریاہ زیادٕ فٲیدٕ مگر اَتھ منٛز چھِ زیادٕ نۄقصانات تہِ اِنسان سٕنٛز ہرکُنہِ مطلب صحتَس پٮ۪ٹھ چھِ واریاہ زیادٕ مطلب اثر واتان أچھِ چھِ خراب اِنسانَس گژھان اِنسان سٕنٛز روٗٹیٖن چھِ چینٛج گژھان زیادٕتر چھُ مطلب یہِ وٕچھنہٕ آمُت کہِ اِنسان یوٗتاہ زیادٕ سوشَل میٖڈیا فون یوٗز چھُ مطلب یِم کَران چیٖز اِنسان چھِ پنٛنٮ۪ن رِشتہٕ دارَن سۭتۍ پنٛنٮ۪ن فیملی بٲژَن سۭتۍ واریاہ دوٗر مطلب گژھان یُس مطلب اَکھ واریاہ مطلب بوٚڑ ڈِس اٮ۪ڈوٮ۪نٛٹیج چھِ سوشَل میٖڈیاہُک یہِ کانٛہہ چھِنہٕ کٲنٛسہِ مطلب پِرٛژھٲنی کِہیٖنۍ سُہ پنٛنہِ جاے مطلب حالاتَن منٛز چھِ آسان سُہ چھِ اَکھ بوٚڑ ڈِس اٮ۪ڈوٮ۪نٛٹیج اگر أسۍ مطلب وٕچھو سوشَل میٖڈیاہُک پٕلیٹفارمُک